وعلیکُم اسلام اَسلامُ علیکُم ٹھیٖک چھُو حظ اَہَن حظ اَصٕل پٲٹھۍ اَہَن حظ آ اَہَن حظ آ تُہۍ کَتہِ پٮ۪ٹھٕ چھُو اَچھا ٹھیٖک گانٛدَربَل کَتھ جایہِ چلو ٹھیٖک اَچھا تۄہہِ کٕم گرٛیڈ حظ چھُو ٹھیٖک حظ چھُ بہٕ حظ چھُس فِلحال آوُر دۄَن ترٛٮ۪ن دۄہَن تام تَمہِ وُچھو چلو ٹھیٖک چھُ بہٕ کَرٕ پَنٕنۍ کِنۍ کوٗشِش وُچھو أکیٛاہ کۭتِس کَنالَس پٮ۪ٹھ چھُو تۄہہِ یہِ کۭتِس زٔمیٖنَس پٮ۪ٹھ چھُ اَچھا ٹھیٖک ٹھیٖک کیٚنٛہہ چھُنہٕ بہٕ کَرٕ پَنٕنۍ کوٗشِش تہٕ کیٚنٛہہ چھُنہٕ پَتہٕ ریٹ کیٛاہ گژھِ تِمن چلو ٹھیٖک چھُ مگر ریٹ دِیٖزیٚو اَصلٕے تہٕ أتی یِمہٕ بہٕ تہٕ کیٚنٛہہ چھُنہٕ تیٚلہِ کیٚنٛہہ چھُنہٕ تیٚلہِ چھُ مےٚ سۭتۍ بیٛاکھ بَرادر تہٕ تیٚلہِ یِیہِ سُہ تہِ چلو ٹھیٖک تُہۍ چھُو گَری آسان چلو ٹھیٖک حظ چھُ دوٚپُس آ تمَن چھِ جانوَر وغیرہ تہِ کھٮ۪وان مےٚ حظ چھِ پےَ تہِ ہَن بہٕ کَرٕ پَنٕنۍ کِنۍ واریاہ کوٗشِش ٹھیٖک ٹھاکھ حظ یی وۄنۍ یِمن یِمن ضروٗرت چھِ آسان أسۍ چھِ ہر کُنہِ جایہِ ڈیلور کران

اَہَن حظ آ کیٚنٛہہ چھُنہٕ بہٕ یِمہٕ نا بہٕ دِمہٕ نظر سٲرسٕے تُہۍ ہے تُہی کٲتیٛاہ بٲے بارٕنۍ چھُو اَچھا تۅہہِ چھُو یِہَے فرٛوٗٹ باپارٕے کَران چلو کیٚنٛہہ نہَ حظ چھُنہٕ بہِٕ یِمہٕ بہٕ دِمہٕ نظر سٲرسٕے وُچھو مےٚ چھِ گِٕلاس زٕ ژور ڈَبہٕ ضروٗرَت پانٛژھ دَہ لَگ بگ ٹھیٖک چھُ تۄہہِ کُس کُس گرٛیڈ چھُو اَہَن حظ آ آ تِمَن چھُِ واریاہ اَصٕل ٹیٚسٹہٕ تہِ آسان اَہَن حظ چلو ٹھیٖک حظ چھُ بہٕ حظ یِمہٕ بہٕ حظ دِمہٕ نظر تہٕ بہٕ کَرہو تۄہہِ تَمہِ دۄہ فون تیٚلہِ اگر تُہۍ گری ٲسِو تہٕ تیٚلہٕ یِمہٕ بہٕ ٹھیٖک چھا بہٕ حظ کَرٕ پگہٕے کوٗشِش چلو ٹھیٖک حظ چھُ اَسلامُ علیکُم وعلیکُم سَلام